ہیٚلو وعلیکُم سلام اَسَلام علیکُم جِناب ٹھیٖک چھِو صحت چھُو ٹھیٖک اَسہِ اوس گَرِ فَنٛکشَن اکھ تُہۍ ؤنۍتو مےٚ تُہۍ کۭتیاہ دۅہۍ دِیِو مےٚ تیار کٔرِتھ اَہَن حظ آ اَسہِ چھُ خانٛدَر خانٛدَر حظ خانٛدَر خانٛدَر اَہَن حظ آ تۅہہِ گٔیوا وُہ پِنٛژہ دۅہۍ گَژھن توتہِ تیار

ترٛامہِ حظ چھِ تَقریباً آسَن ترٛامہِ ہتھ کھَنٛڈ آ وُہ پٮ۪ٹھٕ پٕنٛژٕہ تام ویٚرایٹی تۄہہِ نِش کُس کُس ویٚرایٹی اَتہِ مین ویٚرایٹی کُس کُس چھِ تۄہہِ نِش اَچھا اَسہِ کوتاہ خرچہِ یِیہِ اتھ تَقریباً کوتاہ چھِ دِوان کِلوٗ حِساب چھِو حظ ہٮ۪وان کِنہٕ تُہۍ کیٛاہ چھِو ہٮ۪وان ریٹ اَچھا اَچھا اَچھا اَچھا اَچھا وُہ پٮ۪ٹھ پٕنٛژٕہ ساس تام چلو بیٚیہِ کۭتیاہ تقریباً یہِ کٔژ کوتاہ ماز کوتاہ لَگہِ اَسہِ ییٚتہِ تَقریباً ہا آ اَسہِ چھِ اَسہِ حظ چھِی اَسہِ اَسہِ چھِی نہٕ ہُو بوٚڈ ماز چھُے نہٕ اَسہِ کیٚنٛہہ اَسہِ چھُ لۅکُٹ ماز سورُے حظ کَٹہٕ مازے آ چلو اَدٕ کیٛاہ اَدٕ کیٛاہ اَسَلام علیکُم بہٕ کرہو تۄہہِ کَنٹیٚکٹہٕ اییٚتھے نمبرَس پٮ۪ٹھ حظ